مےٚ حظ چھِ مطلب ٲں ساروٕے ہنٛدۍ کھۄتہٕ ٲں بٔڑ مطلب یۄس مےٚ سُہ ہُو چھِ یۄس مےٚ مطلب اصٕل چھِ مطلب باسان ہیٚمَتھ یۄس مےٚ منٛز مےٚ مطلب چھِ یۄس مےٚ منٛز مطلب کُنہِ چیٖزُک مطلب ہُو چھُ ہُنر چھُ سُہ چھُ مےٚ مطلب یہِ باسان پَننہِ زِندگی منٛز مطلب مےٚ کیٛاہ تہِ کٲم ٲسِن گھرِ چاہے بہٕ مطلب ڈُوَن کٲم ٲسِن یا اِنسانَس چھُ مطلب صبُحس پیٚوان وۄتھُن پَتہٕ چھِ پیٚوان پَلوٚو چھَلٕنۍ پَتہٕ چھُ پیٚوان ڈُوُن پَتہٕ چھُ پیٚوان تٕژھ کَرٕنۍ پَتہٕ چھُ پیٚوان مطلب سٲرسٕے مَکانَس ڈُوُن مطلب تِمَن چیٖزَن منٛز چھیٚس بہٕ مطلب واریاہ مٲہر سۄ کٲم ٲسۍ مےٚ بیٚیہِ لۄکچار پانہٕ پٮ۪ٹھٔے مطلب پَسنٛد تہِ کٔرمٕژ تہِ چھیٚم لۄکچار پانہٕ پٮ۪ٹھٔے سۄ کٲم تَتھ سۭتۍ ٲسٕس بہٕ واریاہ مطلب مطلب تِمن سۭتۍ تَتھ کامہِ سۭتۍ ٲسٕس بہٕ واریاہ اِنٹرٛسٹہٕ تھاوان تہٕ اسی لیے چھیٚس بہٕ تَتھ کامہِ منٛز مطلب واریاہ مٲہر یِم چاہے مطلب ہر کانٛہہ آسہِ مطلب کیٚنٛہہ تہِ گھرَس منٛز کانٛہہ تہِ کٲم آسہِ اسہِ مطلب ٲں پارکہِ چھُ آسان اسہِ درٛمُن ٲں رُوُن سُہ درٛمُن تہِ چھیٚس بہٕ رُوان پانٔے پارَک آسہِ بَناوٕنۍ سۄ پارَک تہِ چھیٚس بہٕ بَناوان پانٔے چاہے باغَس منٛز کانٛہہ تہِ کٲم آسہِ سۄ کٲم تہِ چھیٚس بہٕ کَران چاہے باغَس منٛز مےٚ مطلب اَگر مےٚ دۄہَس وَنین مطلب دٔہہِ لَٹہِ تہِ ژےٚ چھُے گھرٕ گژھُن پَتہٕ چھُے ژٕ گھرِ اَنُن مطلب بَتہٕ کانٛہہ تہِ کٲم چھےٚ ژےٚ باغَس منٛز کرٕنۍ سۄ کٲم چھیٚس بہٕ کران اَلبتہ چھیٚس بہٕ یَتھ کامہِ مطلب یَتھ چیٖزَس منٛز چھِ مےٚ ویٖکنیٚس باسان سُہ گوٚو مطلب رَنُن رَننَس منٛز چھیٚس نہٕ بہٕ ییٖژاہ مٲہر کیٚنٛہہ تَتھ منٛز چھِ مےٚ واریاہ دِقت گژھان واریاہ مشکلات یِوان رَننِس منٛز اَگر مےٚ کُنہِ ساتہٕ گھرِ آسہٕ پَتہٕ آسہِ نہٕ مےٚ گھرِ کٔہٲنۍ پَتہٕ وَنیٚن مےٚ ژےٚ چھُے بَتہٕ رَنُن ژےٚ چھُے سیٛن رَنُن تَتھ بَتَس منٛز نہ تہٕ مطلب تَتھ منٛز آسہِ کانٛہہ نَہ تہٕ کانٛہہ کَسر چھِ تَتھ بَتَس منٛز روزان چاہے ٲں نَہ تہٕ گژھہِ نَرٕم نہ تہٕ گژھہِ کُنہِ ساتہٕ ترٛکُر نَہ تہٕ گژھہِ سیٛن کُنہِ ساتہٕ اصٕل کُنہِ ساتہٕ گژھہِ نہٕ اصٕل کیٚنٛہہ تتھ یِمَن چیٖزَن چھیٚس پٮ۪ٹھ چھیٚس نہٕ بہٕ مطلب واریاہ مطلب کَمزور رَننَس پٮ۪ٹھ اَگر مےٚ گھرِ آسہِ رَنُن اَگر مےٚ گھرِ مطلب گھریٛک ٲں کانٛہہ تہِ ٲں سیٛن دَپیٚن وۄنۍ تھایزِ یہِ تَیار کٔرِتھ ژٕ چھیٚکھ وۄنۍ گھرِ ژٕ تھٲیزِ رٔنِتھ تہِ ہان چھیٚس نہٕ بہٕ ہیٚکان کٔرِتھ کیٚنٛہہ باقیٚن کامیٚن منٛز چھیٚس بہٕ مٲہر مٲہر مطلب اۭں واریاہ کامہِ چھِ آسان باغَن منٛز تِم کامہِ تہِ یِم مطلب باغہٕ کامہِ چھِ ژوٗنٛٹھۍ والٕنۍ چھِ آسان ڈوٚنۍ چھانٕنۍ چھِ آسان مطلب تِم کامہِ چھیٚس بہٕ ہیٚکان کٔرِتھ مَگر ٲں یہِ بیٚیہِ ڈوٗنۍ چھیٚس بہٕ ہیٚکان مطلب ڈُوِتھ چھیٚس بہٕ ہیٚکان گھرِچۍ سٲرٕے کٲم چھیٚس بہٕ ہیٚکان کٔرِتھ مگر یہِ کٲم چھیٚس نہٕ بہٕ ہیٚکان کٔرِتھ کیٚنٛہہ مطلب رٔنِتھ چھیٚس نہٕ بہٕ ہیٚکان کیٚنٛہہ یہِ چھِ مےٚ ویٖکنیٚس مطلب پَننہِ زِ یَتھ ٲں زِندگی منٛز باسان یُس نہٕ بہٕ وُنہِ کران چھیٚس کیٚنٛہہ مطلب یۄس مےٚ مطلب دوٗر پیٚیہِ یہِ ہان تہِ کَرٕنۍ مےٚ پیٚیہِ مطلب اتھ کُن تہِ توجہ دیٛن تہٕ مَگر یہِ چھُ مےٚ وُنہِ مطلب ویٖکنیٚس چھِ مےٚ یہِ بہٕ چھیٚس نہٕ ہیٚکان تَیار کٔرِتھ کیٚنٛہہ بہٕ چھیٚس نہٕ ہیٚکان رٔنِتھ کیٚنٛہہ بہٕ چھیٚس نہ ہیٚکان سیٛن رٔنِتھ کیٚنٛہہ بہٕ چھیٚس نہٕ ہیٚکان بَتہٕ رٔنِتھ کیٚنٛہہ